ہاں ہٮ۪لو اَسَلام علیکُم ہٮ۪لو وَعلیکُم اَسَلام ؤنِو حظ وَعلیکُم اَسَلام اَہن حظ آ

دوا حظ گوٚو اَتھ چھُ نیران اَسہِ فُڈ یِہُس چھِ آز سردی تہِ وارِیاہ اَمہِ موٗجوٗب حظ تھوڑا پٮ۪وان احتِیاطٕے کَرُن اَہن حظ یہِ حظ چھِ یہِ حظ چھِ پٔز کَتھ مگر تھوڑا چھُنہٕ حظ پٮ۪وان پتہٕ پانَس تہِ احتِیاط کَرُن وٕنۍکٮ۪س چھُنہٕ یہِ سرٕد یہِ سرٕد غذا چھُنہٕ کھیوٚن کِہیٖنۍ تھوڑا حظ چھُ کھیوٚن گرمٕے گرمٕے تیوٗتاہ تہِ نہٕ گَرم کیٚنٛہہ یُتھ گرم مطلب زیادٕ گرمی گژھِ تَمہِ سۭتۍ تھوڑا سردٕے سردٕے حظ شامنٕے حظ اَچھا تَمے موٗجوٗب حظ سردی اَچھا ترٛیش مہٕ حظ چھُو تُرِنۍ شامَن چھُو چٮ۪وان تُرٕنۍ چھِ کَرٕنۍ بنٛد پاکوِتھ ترٛیش حظ چھِ چیٚنۍ آ بیٚیہِ چھِ کَرٕنۍ کٲم سنٛگتر ونٛگتر اگر کھٮ۪وان چھِ گۄڈٕ چھِ آبس منٛز حظ یِم ترٛاوٕنۍ بیٚیہِ حظ سرٕد سرٕد غذا چھُنہٕ کھیوٚن

تھوڑا چھُ بہٕ پانہٕ تہِ کَرُن حظ احتِیاطٕے حظ یُتھ تھوڑا یہِ سردی ہُنٛد موقعہٕ نیرِ پتہٕ حظ چھِ سبزی حظ وٕنۍکٮ۪س چھِنہٕ مطلب ہاکھ چھُنہٕ تیوٗتاہ کھیوٚن کِہیٖنۍ ٹماٹر چھِنہٕ تیٖتیٛاہ کھیٚنۍ کِہیٖنۍ وۄنۍ یِم تہِ یِم سرٕد سرٕد چھِ آسان تیوٗتاہ چھُنہٕ کھیوٚن یِمہٕ اَہن حظ آ باقٕے بیٚیہِ مہ چھُ باسان تۄہہِ کیٚنٛہہ بیٚیہِ چھُو تۄہہِ بیٚیہِ چھُ تۄہہِ فُل بیلَنسٕڈ ڈایِٹ حظ کھیٚنۍ یَتھ منٛز حظ سٲلِم چیٖز چھِ یِوان یا کیٛاہ وَنان وٕنۍکٮ۪س چھِ یِوان ییٚکیٛاہ کیلہٕ چھِ یِوان اَمبہٕ چھِ یِوان اَمبہٕ چھَنہٕ وٕنۍکٮ۪س کیٚنٛہہ تہٕ البیہ یِوان چھِ کھیٚنۍ چھِ تِم چیٖز یُتھ ہٮ۪لدی روزِ نفر آ سرٕد حظ چھِ سٲلِم سرٕد چیٖز یِم چھِ تِم چھِ کَرٕنۍ بنٛد باقٕے حظ گوٚو اگر تۄہہِ پَتہٕ لاسٹَس اَمہِ علاو تہِ پَتہٕ اَمہِ زیادٕ تہِ تیٚلہِ چھِ تۄہہِ کنسٲرٕن ڈاکٹر گژھُن سُہ تہِ ہیٚکہِ دِتھ بیلَنسٕڈ ڈایِٹ یہِ تۄہہِ پَتہٕ سُہ وَنیو کھیوٚن تہٕ تہِ چھُ کھیوٚن آیوٕ تۄہہِ سَمٕجھ خاص کر حظ چھِ وٕنۍکٮ۪س سرٕد سرٕد کَرُن بنٛد آ بیٚیہِ چھُے بیٚیہِ حظ چھِ یہِ مطلب وٕنۍکٮ۪س چھِنہٕ حظ یہِ زیادٕ ییٚکیٛاہ وٕنۍکٮ۪س چھِ سرٕد یِوان ییٚکیٛاہ پھُلگوٗپی چھِ یِوان یا باقٕے چیٖز چھِ یِوان پتہٕ چھِ یِم آسان دُکانن پٮ۪ٹھ یِمَن چھُ شُہہ وُہ حظ پٮ۪وان اَتہِ چھِ سا مطلب یِم چھِ تۭرِ مںٛزٕے آسان یعنی کہِ شُہہ چھُ پٮ۪وٲنی چھُنہٕ حظ آسان یِمن شُہہ وُہ چھُ آسان یِم چھِنہٕ آ یِم چھِنہٕ کھیٚنۍ چھَلنَے چھِنہٕ یِم چیٖز کھیٚنۍ چھٔلِتھٕ چھٔلِتھ چھِ کھیٚنۍ باقٕے چیٖز تہِ چھِ اَتھ منٛز مطلب یِم پانَے مٮ۪نٛٹین چھِ کَرٕنۍ اِنسانَس تۄہہِ آیِو حظ سمٕجھ اَہن حظ بیٚیہِ گَژھِ ٹوٗپۍ ووٗپۍ حظ آز لاگٕنۍ باضٲبطہٕ پٲٹھۍ یُتھ مطلب سردی پورِ نہٕ تیٖژاہ خاص کر چھُ سرٕد فُڈ چھُنہٕ کھیوٚن ہٮ۪لدی ہٮ۪لدی ہَیجیٖن ہَیجیٖن فُڈ حظ چھُ کھیوٚن آو حظ تۄہہِ سمٕجھ چلو حظ ٹھیٖک حظ چھُ تہٕ آد سا آد اسَلام او کے